یِم زَن سٲنۍ شُرۍ چھِ تِم پَزٮ۪ن اَسہِ أکِس اَصٕلِس ماحولَس منٛز تھاوٕنۍ أکِس تازٕ ماحولَس منٛز تھاوٕنۍ یَتھ منٛز زَن اَصٕل ہوا آسہِ یَتھ منٛز زَن نہٕ ہوا آلوٗدٕ آسہِ گوٚمُت کیٚنٛہہ یَتھ منٛز زَن نہٕ ہَوہَس منٛز یہِ یہِ زیادٕ ژھۄٹھ وۄٹھ آسہِ کیٚنٛہہ تَتٮ۪ن پَزَن نہٕ اَسہِ پَنٕنۍ شُرۍ تھاوٕنۍ کیٚنٛہہ اَسہِ پَزِ آ پَنٕنہِ شُرٮ۪ن ہُنٛد اَتھٕ چھَلٕنۍ اَسہِ پَزِ پنٕنٮ۪ن شُرٮ۪ن ٲس بَنٛد تھاوٕنۍ ییٚمہِ ساتہٕ زَن تِمَن ژاس یِیہِ اَسہِ پَزِ آ پَنٕنۍ شُرۍ ژھۄٹہٕ نِش دوٗر تھاوٕنۍ اَسہِ پَزٮ۪ن پَنٕنۍ آ شُرۍ أکِس اَصلِس ماحولَس منٛز تھاوٕنۍ اَسہِ پَزِ پنٕنٮ۪ن شُرٮ۪ن سرٛان کَرُن ہَفتہٕ پَتہٕ اِس لیے روزَن تِم صحتہٕ منٛد شُرۍ